اسلام علیکُم وعلیکُم اسلام تُہۍ چھُو حظ دُکاندار اَتہِ چھُو حظ تۄہہِ مٮ۪وٕ کیٚنٛہہ آز کیٛاہ ریٹھاہ یِمَن گژھان اَد ٹھیٖک حظ چھُ ایٚکیٛاہ بہٕ یِم اَپٲری آد حظ اسلام علیکُم